ہیٚلو اسلام علیکُم تُہۍ چھُو ٹھیٖک اَہَن حظ مےٚ وُچھے فون تہٕ ؤنۍتو کیٛاہ دٔلیٖل ٲسۍ اَہَن حظ آ بِلکُل ٹھیٖک ٹھیٖک گوٚبُر کیٚنٛہہ چھُنہٕ پَرواے تُہۍ ؤنۍتَو مےٚ تُہۍ ؤنۍتَو مےٚ آ ہاں اَز چھِ زیادٕ یِوان پاکِستانی وِیر کہِ أسۍ چھِ اَز بَناوان تِمَے ٹرٛینٛڈس پَلو کہِ یِم اَزٕچ کورِ چھِ لاگان کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تُہۍ ییٖزیٚو بِلکُل یقیٖن ییٖتو تۄہہِ اَز ییٖتو پَگاہ ییٚتو یہِ آسہِ تَیار بِلکُل دۄن دۄہَن ترٛٮ۪ن دۄہَن تانۍ کَرو أسۍ یہِ کَمپُلیٖٹ تُہُنٛد بہٕ کَرہو تۄہہِ واٹٕس اَیپ سُہ ایٚڈرَس تُہۍ وٲتِو برابر توٗرۍ تَتھ چھُنہٕ گژھِ نہٕ اورٕ یورٕ کِہیٖنٛۍ تُہۍ کٔرِو نا پَتہٕ یَتھ نمبرَس پٮ۪ٹھ رٲبطہٕ بیٚیہِ واپَس چلو چلو خُدا حافِظ وعلیکُم سلامُ